وعلیکُم السلام ہے بَس حظ شُکُر تُہۍ چھِو ٹھیٖک اَہن حظ آ ؤنِو کٔرۍتو حُکمہ بہٕ حظ روزان سوپور

تۄہہِ چھُوا وٕنۍکٮ۪ن چھِوا تۄہہِ کیٚنہہ ژوٗنٹھۍ وٲلِتھ وٕچھِو سا اَگرَے تۄہہِ یور أنِو أسۍ ہٮ۪مو تۄہہِ پنٛژاہ رۄپیہِ کٔمِشَن پیٹہِ اَگرَے تۄہہِ أتی کٕنِو اَگرَے بہٕ اوٚتُے یِمہٕ تیٚلہِ تُلہٕ بہٕ سیوٚدُے ریٹ دِمو تۄہہِ دِمو أتی أتی دِمہٕ بہٕ ریٹ أتی کَرٕ بہٕ پونٛسہٕ ٹرٛانَسفَر تہٕ تیٚلہِ تُلہٕ بہٕ أتی ژوٗنٹھۍ اَگرَے تۄہہِ یور أنِو ییٚتہِ کٕنو أسۍ اٮ۪کٕسپوٹرَس تَتھ ہَسا ژھیٚنوٕ پنٛژاہ رۄپیہِ پیٹہِ

کۭژاہ پیٹہِ چھو تۄہہِ بٔرِتھ منٛز کہٕ کیٛاہ چھُو تۄہہِ کوٗتاہ پانٛژھ تَہہ کوٗتاہ آسہِ ژور تَہہ اچھا رول چھُس کیٚنہہ تُہۍ ؤنۍتو مےٚ یہِ چھا أتی سَڑکہِ پٮ۪ٹھٕے باغ کِنہٕ یہِ چھِ ہیوٚر کُن اَگر أسۍ أتی ہٮ۪مو اَسہِ سَختی گژھٕںۍ والنَس منٛز اچھا تُہۍ چھِو دَپان وۄنۍ ہیٚیِو تیٚلہِ تیٚلہِ ییٚتی تیٚلہِ تُلہٕ بہٕ أتی ژوٗنٛٹھۍ نا ؤنِو کَر یِمہٕ بہٕ تیٚلہِ یِمہٕ بہٕ بہٕ دِمَکھ نَظر

چلو بہٕ یِمہٕ تیٚلہِ شامَس ضٔروٗری تُلِو تُلِو تُلِو